اَسہِ حظ چھَنہٕ پَیی کَتہِ چھُ یہِ کَوسِلِنگ سینٹر تہٕ اَسہِ حظ چھِ گَژھان واریاہ مُشکِلات ییٚتہِ زٔمیٖندارَن ییٚلہِ نۄقصان چھُ گَژھان تہٕ اَسہِ چھُ گَژھان اَمہِ کِنۍ پَتہٕ سُہ ٹٮ۪نشٮ۪ن واریاہ کیازِ کہِ اَسہِ چھُ آسان بَچہِ وَچہِ أتھۍ پٮ۪ٹھ سورُے کیٚنٛہہ بَچہِ تہِ پرناوُن گَرُک خرچہِ وَرچہِ تہِ أتھۍ پٮ۪ٹھ تہٕ اَسہِ چھُ گَژھان واریاہ نۄقصان امہِ کِنۍ چھِ اَسہِ گَژھان پَتہٕ ہُہ ٹٮ۪نشَن دٮ۪ماغس مَنٛز کیاہ کَرو تہٕ تہٕ اَسہِ تہِ چھنہٕ پاے یہِ کَوسِلِنگ سینٹر کَتہِ چھُ تہٕ اَسہِ چھُ گَژھان امہِ کِنۍ واریاہ ڈِفکَلٹ اے پرابلم گَژھان واریاہ یہِ اَمی سۭتۍ یِم اَسہِ نۄقصان چھِ گَژھان واریاہ کیٚنٛہہ واریاہ نۄقصان چھِ اَسہِ گَژھان یِم ییٚلہِ اَسہِ یہِ روٗد ووٗد زبردَست یا کیٚنٛہہ سہلاب یا کیٚنٛہہ ییٚتہِ تہٕ أسۍ تہِ چھنہٕ ہیٚکان اَسہِ تہِ چھَنہٕ پَیی کَوسِلِنگ سینٹر کَتہِ چھِ کیازِ کہِ اَسہِ چھُ سورُے خرچہِ أتھۍ پٮ۪ٹھ آسان زٔمیٖندٲری پٮ۪ٹھ چاہے باغ أسۍ تَن یا دانہِ وانہِ کیٚنٛہہ أسۍ تَن تہٕ أسۍ چھِنہٕ ہیٚکان یہِ پَتہٕ برداش کٔرِتھ أمۍ کِنۍ چھِ أسی ہیٚکان اِم چھِ پَتہٕ یہِ زٔمیٖندار ہیٚکان سو سوسایڈ کٔرِتھ تہٕ اَسہِ چھَنہٕ یہِ پاے یہِ کَوسِلِنگ سینٹر کَتھ جایہِ چھُ تہِ أسۍ چھِ وۄںۍ ہِہٕے أپیٖل کَران کہِ نسا گورمٮ۪نٹ کٔرِنۍ اَسہِ مَدد کہِ ایم یِمَن حالاتن منٛز تہٕ أسۍ آسو تِہنٛدۍ شُکر گُزار واریاہ ییٚلہِ اَسہِ تِمَن ہُنٛد سَپوٹ اَسہِ مِلہِ فارمٲرن تہٕ أسۍ چھِنہٕ امہِ کِنۍ ہیٚکان پَتہٕ یہِ کَسہٕ أسۍ چھنہٕ ہیٚکان یہِ کَوسِلِنگ سینٹر چھنہٕ اَسہِ پَتہ کَتٮ۪ن کیاہ چھُ تہٕ أسۍ چھِ أسۍ چھِ توے واریاہ ٹٮ۪نشن ہیٚوان کیازِ کہِ سورُے پٔریوار چھُ أتھۍ پٮ۪ٹھ یا شُرٮ۪ن ہُند سکوٗل سورُے أزکِس دورس منز چھُ زیادٕ زیادٕ پَہمَن آسان أسۍ یہِ أتھۍ پٮ۪ٹھ کیازِ کہِ أسۍ چھِ باغ تہِ یورٕ واریاہ زٔمیٖن تہِ یورٕ تہٕ أسۍ چِھنہٕ ہیٚکان پَتہٕ تِم اَسہِ چھِ پَتہٕ واریاہ پرابلم پَتہٕ تہٕ ہیٚکان ٹٮ۪نشن اَمہِ کِنۍ چھِ أسۍ سُہ ساٹ کَران تہٕ یہِ چَھنہٕ اَسہِ پَتہ یہِ کَوسِلِنگ سینٹر کَتہِ چھُ تہٕ تہٕ باقٕے بَس